وعلیکُم سلام ہٮ۪وان چھُ اَدٕ ٹھیٖک چھُ بہٕ ہٮ۪من نٔوٕے چھا تُہۍ کوٗتاہ چھُس کَران اَدٕ سا بہٕ یِمہٕ پَتہٕ اَپٲری تہٕ بہٕ وٕچھ کیٛاہ آسہِ آدٕ سا